اسلام علیکم رٔیٖس صٲب اہن حظ یہِ چھِ حظ ڈجٹل بورڈ چھِ حظ یہِ چھ حظ لگان مسجدن منٛز اتھ چھِ حظ پانٛژوے وقت آسان نٮ۪ماز ٹایِم بیٚیہِ امہِ مٔزیٖد چھِ اتھ آسان ہجری ڈیٹ سحری ڈیٹ سحری اٮ۪نڈ ڈیٹ چھےٚ آسان بیٚیہِ چھِ حظ آسان ہجری ڈیٹ بیٚیہِ انگلِش ڈیٹ تہِ چھ آسان بیٚیہِ چھِ حظ امہِ مٔزیٖد پکان اتھ سکرولنٛگ قۄران تہِ یہِ چھُ حظ آسان ڈجٹل بورڈ پرٛانہِ زمانہٕ ٲسۍ آسان بوڈس آسان دۄہٕے ہُہ بدلاوُن ہُہ نمبٲرٕس اتھ حظ چھُ کھژان آٹومیٹِک دۄہٕے دۄہیہِ دُہۍ کھژان چھُ آٹومیٹِک نمبر کھژُن آسہِ یا وسُن آسہِ ہا اتھ چھُ کھژان آٹومیٹِک تہٕ امہِ مٔزیٖد چھُس بہٕ اتھ اتھ منٛز انسٹالر بہٕ چھُس انسٹال کران کٔشیٖرِ مطلب گامن منٛز چھُس بہٕ لاگان یِم بورڈ بیٚیہِ چھُ بیٚیہِ چھ یہِ لگان ہُہ گرن منٛز چھُ لگان یہِ بورڈ چھُ لگان گرن منٛز ہٮ۪کو تھٲیِتھ بیٚیہِ چھِ مسجِد نٮ۪بِرۍ ہٮ۪کان تھٲیِتھ سکرولںٛگ چھُ پکان اتھ قۄران مسجد نٮ۪بِرۍ کِنۍ تہِ ہٮ۪کو تھٲیِتھ پشن تل بیٚیہِ چھِ حظ دِوان یِم نٮ۪مازِ نٮ۪مازِ وزِین الارام جماعت ییٚلہِ لگان چھِ تمہِ ساتہٕ چھِ اتھ الارام دِوان یہِ تہٕ یہِ چھِ حظ واریاہ اصل بورڈ تہٕ ڈجٹل بورڈ چھِ حظ یہِ بڑٕ اصل نیک اصل بورڈ